آرٹ چھُ سانہِ زِندگی ہِنٛدۍ خٲطرٕ یِتھ کٔنۍ ضروٗری کہِ یہِ چھُ سانہِ زِندگی دِوان اکھ خاص مقصد یہِ چھُ سُہ مقصد دِوان یَتھ منٛز اِنسان سورُے دُنیاہ چھُ ہٮ۪چھِتھ ہیٚکان یہِ تہِ اِنسان سِنٛدِس دٮ۪ماغَس منٛز آسہِ تہِ چھُ سُہ ہیٚکان اَتھ آرٹَس منٛز دٮ۪ماغس منٛز تٔمِس یہِ تہِ آسہِ سُہ چھُ ہیٚکان سُہ اَمہِ تھروٗ بَنٲیِتھ یا کیٚنٛہہ تہِ خۄدایَس یُس قُدرت مُتعلِق آسہِ تٔمِس کیٚنٛہہ دٮ۪ماغَس منٛز سُہ چھُ ہیٚکان سُہ بَنٲیِتھ یا سۄ سۄ مطلب دٮ۪ماغَس منٛز یہِ تٔمِس آسہِ یوٗتاہ تٔمِس سرٛنیٚر اَگر تٔمِس تٔمۍ سنٛدِس دٮ۪ماغَس منٛز آسہِ یہِ تٔمۍ سنٛدِس دِلَس منٛز آسہِ کہِ سُہ چھُ سونٛچان سونٛچان سونٛچان سونٛچان سُہ چھُ ہیٚکان تِم سٲری چیٖز بَنٲیِتھ یہِ تہِ تٔمِس دٮ۪ماغَس منٛز آسہِ یا بدل کیٚنٛہہ اوٚنٛد پوٚک اَگر آسان چھُ اَسہِ أندۍ پٔکۍ یِم تہِ چیٖز آسان چھِ سُہ چھُ ہیٚکان پَنٕنٮ۪ن دٮ۪ماگَس منٛز وُچھِتھ بہٕ کیاہ ہیٚکہٕ بَنٲیِتھ کَپٲرۍ ہیٚکہٕ بَنٲیِتھ تہٕ سُہ چھُ اَصٕل پٲٹھۍ پینٹ پَنٕنہِ حِسابہٕ کران تَتھ پَنٕنہِ حِسابہٕ کران تَتھ چینج پَنٕنہِ حِسابہٕ وُچھان تَتھ کہِ نوٚو مہ بَنیٚس بَناوان یا نٔے نٔے یِم ایڈِیاز چھُ آسان تِم چھِ تٔمِس منٛز گژھان تِم چھِ سُہ ہیٚکان نٔے نٔے ایڈیاز چھُ سُہ ہیٚکان وُچھِتھ تمہِ سۭتۍ کیاہ چھُ گژھان یہِ سُہ اِنسان یُس ہا یُس اَتھ منٛز آرٹَس منٛز حِصہٕ چھُ نِوان یُس اَتھ آرٹَس منٛز آسان چھُ تہٕ سُہ چھُ سورُے زِندگی ہنٛد بارَس منٛز ہیٚچھِتھ ہیٚکان خۄداے سٕنٛز قُدرَت بارَس منٛز ہیٚچھِتھ ہیٚکان نٔے نٔے یِم تہِ آسان چھِ نٔے نٔے چیٖز یِم آسان چھِ تِمن بارَس منٛز ہیٚچھِتھ ہیٚکان یا تہٕ اَسہِ پَزِ سارنے أتھۍ کُن پَزِ اَسہِ سارنے سوسایٹی منٛز پَزِ اَسہِ سَماجَس منٛز پَزِ اَسہِ کرٕنۍ کٲم پَزِ اسہِ سارنے اَتھ منٛز حِصہٕ نیُن تاکہِ أسۍ تہِ گژھو أسۍ تہِ ہٮ۪چھَو یِم چیٖز أسۍ تہِ ہٮ۪چھَو خۄداے سٕنٛز قُدرَت ہٮ۪چھَو أسۍ أسۍ ہٮ۪چھَو یہِ خداے سٕنٛز قُدرَت یہِ خداے سٕنٛز خۄدا ؤندۍ کیاہ چھےٚ أمۍ کمہٕ أمۍ کٔمۍ چیٖز چھِ اَسہِ دِتمٕتۍ أمۍ کٔمۍ مَخلوٗق چھِ مخلوق چھِ اسہِ دِتمٕتۍ یا اَگر اِنسانَس چھُ منٛزٕ گژھان دٮ۪ماغَس چھِ آسان کانٛہہ بٮ۪مٲرۍ یا پَتہٕ چھُ تٔمِس سُہ اتھ کامہٕ سۭتۍ لَگان سُہ چھُ سُہ یہِ تٔمِس دٮ۪ماغَس منٛز آسان چھُ سُہ چھُ ہیٚکان سُہ آرٹ پَنٕنہِ اَمہِ آرٹ تھروٗ ہیٚکان سورُے بَنٲیِتھ پَنٕنہِ آرٹ تھروٗ ہیٚکان سورُے تَتھ پیجَس پٮ۪ٹھ وُچھِتھ کیاہ چھُ میٲنِس دٮ۪ماغَس منٛز یا نوٚو کیٚنٛہہ چھُ سُہ دٮ۪ماغَس منٛز سونٛچان نوٚو کیٚنٛہہ چھُ سُہ دٮ۪ماغس منٛز کریٹ کران کہِ سُہ تہِ چھُ سُہ ہیٚکان بَنٲیِتھ یا نٔے نٔے کیٚنٛہہ یِم اَلفاظ چھُ سُہ ہیٚکان بَنٲیِتھ نٔے نٔے کیٚنٛہہ اَلفاظ چھُ سُہ ہیٚکان لیٚکھِتھ آز چھُ سُہ اِنسان ہیٚکان واریاہ کیٚنٛہہ اَتھ مُتعلِق کرِتھ یا یہِ کِتھ کٔنۍ چھُ سانہِ زِندگی منٛز یوٗتاہ اَثر تھاوان یہِ کِتھ کٔنۍ چھُ سانہِ زِندگی منٛز یوٗتاہ اَثر تھاوان تہٕ اَمہِ سۭتۍ چھُ اَسہِ کیاہ چھُ کران أسۍ چھِ سکوٗلَن منٛز تہِ کران کٲم أسۍ چھِ سکوٗلَن منٛز تہِ آرٹ اَنان سکوٗلَن منٛز تہِ چھِ أسۍ سکوٗل شُرٮ۪ن پَتہٕ یہِ آرٹ ہیٚچھناوان تاکہِ تِمن تہِ چھےٚ گژھان اَمہِ سۭتۍ تَجرُبہٕ چھُ تِمن اَمہِ سۭتۍ بَڑان یہِ کٲم کَرٕنۍ تَجرُبہٕ چھُ تِمن بَڑان کہِ آرٹ کیاہ چھُ یہِ کِتھ کٔنۍ چھُ سانہِ زِندگی برونٛہہ کُن پَکناوان کِتھ کٔنۍ چھِ أکِس اِنسانَس خٲطرٕ شان بَنان پَگہہ یا بٔڑۍ بٔڑۍ کَمپِٹشَن چھِ یِوان اَتھ خٲطرٕ وُنکیٚن بَناونہٕ بَڑٮ۪ن بَڑٮ۪ن کَمپیٚٹِشنَن منٛز چھِ یِوان اَتھ منٛز نِنہٕ حِصہٕ یِوان نِنہٕ خَبر کۭتِہو لُکھ چھِ وُنکیٚن یِوان اَتھ منٛز حِصہٕ نِنہٕ یا رۄپیہِ چھِ یِوان اَمہِ تھروٗ زینہٕ ییٚمِس تہِ کانٛہہ آرٹ آسہِ بَناوُن سُہ چھُ ہیٚکان کٲنٛسہِ أنِتھ سُہ چھُ ہیٚکان اَمہِ تھروٗ پتہٕ رۄپیہِ پونٛسہٕ چھُ ہیٚکان ؤنکیٚن زیٖنِتھ اَمہِ تھروٗ اَمہِ تھروٗ چھُ ہیٚکان اِنسان ؤنکیٚن پرٮ۪تھ کانٛہہ یۄس تہِ اِنسانَس اگر زِندگی منٛز کانٛہہ سَختی آسہِ پَتہٕ آسہِ تٔمِس یہِ آرٹ یہِ ہُنر آسہِ تٔمِس تہٕ سُہ چھُ ہیٚکان یِم کامہِ کٔرِتھ تاکہِ سُہ تہِ ہیٚکہِ پَنٕنہِ زِندگی منٛز برونٛہہ کُن پٔکِتھ تاکہِ سُہ تہِ ہیٚکہِ پَنٕنۍ رِزِق روٹۍ کَمٲیِتھ تہٕ اَسہِ تہِ پَزِ یہِ اَتھ حصہٕ اتھ منٛز حِصہٕ نیُن اَسہِ تہِ پَزِ پَنٕنِس سَماجَس منٛز أمۍ سۭتۍ حِصہٕ نیُن تہٕ بیٚیہِ چھُ اَمہِ سۭتۍ کیاہ چھُ گژھان سَماجَس منٛز چھُ بَنان اِنسانَس اکھ اَصٕل اَنسان چھُ بَنان سَماجَس منٛز بیٚیہِ چھُ اَمہِ سۭتۍ کیاہ چھُ گژھان سَماجَس منٛز چھُ بَنان اِنسان اکھ اَصٕل اِنسان چھُ بَنان سَماجَس منٛز تِکیازِ تہِ دٮ۪ماغ چھُ دٮ۪ماغ چھُ دٮ۪ماغَس منٛز چھِ سونٛچِتھ ہیٚکان شُرِس شُرۍ سٕنٛدِس دٮ۪ماغَس منٛز چھُ یِوان کیاہ چھُ نوٚو نوٚو کٕم چیٖز چھِ نٔے آمٕتۍ دُنیاہَس منٛز کیاہ چھِ خۄداے سٕنٛز قُدرَت اَگر لۄکُٹ بَچہٕ چھِ سوزان سکوٗل ز تَمہِ پَتہٕ چھِ أمِس پَتہٕ یِم کراز یِم آرٹ واٹ ہاوان تٔمِس چھِ أسۍ ہاوان بَناو سا ژٕ بِناو سا ژٕ مطلب یہِ آفتاب چھُ تٔمِس تھاوان بَناو سا ژٕ یہِ یا کوتُر چھُ آسان تٔمِس چھِ تھاوان أسۍ بَناو سا ژٕ کوتُر یا تٔمِس چھِ أسۍ تھاوان کُلۍ چھِ تھاوان دَپان چھِس بَناو سا ژٕ کُلۍ تاکہِ تَمے حِسابہٕ چھُ سُہ ہٮ۪کان سٲرٕے خۄدایہِ سٕنٛز قۄدرت یۄس تہِ آسان چھِ سُہ چھُ سُہ ہٮ۪کان آرام سان دٮ۪ماغَس منٛز أنِتھ سُہ چھُ سُہ ہٮ۪کان آرام سان سونٛچِتھ کیاہ کیاہ چھُ خۄدا صٲبَن پٲدٕ کوٚرمُت تہٕ تَمہِ سۭتۍ کیاہ چھُ گژھان سانہِ سوسایٹی منٛز سٲنِس سَماجَس منٛز چھُ گژھان یِم اِنسان یِم چھِ پَتہٕ برونٛہہ پَکان تاکہِ یِمن چھےٚ آسان سٲرٕے پاے پَتہ چھِ یِم ہٮ۪کان برونٛہہ کُن اَگر کانٛہہ تہِ کوسچن اَتھ تہِ اَتھ رِلیٹِڈ چھُ کانٛہہ کوسچن یِوان سُہ چھُ ہٮ۪کان پَتہٕ تَتھ تہِ جَواب دِتھ یا کُنہِ تہِ کوسچنَس چھُ سُہ ہٮ۪کان سُہ جَواب دِتھ تاکہِ أسۍ تہِ تَوے چھِ أسۍ سکوٗلَن منٛز تہِ کران یہِ کٲم أسۍ چھِ سکوٗلَن منٛز تہِ یہِ کرافٹ آرٹ تھاوان تاکہِ شُرٮ۪ن ہُند دٮ۪ماغ چھُ سُہ روزِ تازٕ روزِ سُہ دٮ۪ماغ تَمہِ سۭتۍ کیاہ گژھِ باقٕے شُرۍ تہِ گژھن اَگر نہٕ بَدل کٲنٛسہِ شُرِس آسہِ تہِ اَتھ قصس دِلچَسپی مَگر سُہ چھُ پَتہٕ وَنان یِتھ کٔنۍ أمۍ بَنو بہٕ تہِ بَناوٕ بیٚیہِ چھُنہٕ یہِ زیادَن بَچن منٛز تہِ آسان کیٚنٛہہ اَتھ منٛز چھُ کۭژَہن بَچن نِوان حِصہٕ یہِ یا کٲنسہِ خۄدایہِ سٕنٛدۍ طرفَے چھُ آسان کٲنسہِ یہِ قُدرَتی چھُ کٲنسہِ آسان یہِ آرٹ کینٛہہ چیٖز بَناونُک یا بدل کانٛہہ اَڑٮ۪ن چھُ آسان اَکہِ طٔریٖقُک أڑۍ چھِ ہیٚکان ناوٕے یوت لیٚکھِتھ أڑۍ چھِ ہیٚکان مطلب خۄدایہِ سٕنٛز قُدرَت بَنٲیِتھ یا شَکلہٕ بَنٲیِتھ تہٕ کیاہ اَمہِ سۭتۍ کیاہ چھُ گژھان سٲنِس یَتھ سَماجَس منٛز چھُ ہیٚکان پرٮ۪تھ کانٛہہ اِنسان برونٛہہ پٔکِتھ پَنٕنہِ اَمہِ اَمہِ حِسابہٕ تہِ رِزق روٹی کَمٲیِتھ